وعلیکُم اسلام شُکُر الحم شُکُر الحمداللہ تُہۍ کَتہِ پٮ۪ٹھ چھُو آ سُے سُہ پَرن چھُ اتہِ اَچھا اَچھا اَچھا اَچھا بوز حظ بھٹ حظ نظر گَژھِ نظر گُزَر گژھٮ۪س تھاوٕنۍ پوٗرٕ پٲٹھۍ اِنشاء اللہ بہٕ تہِ دِمہٕ نظر اور تہٕ بہٕ تہِ یِمے اِنشاء اللہ اسلام علیکُم